مےٚ نَزدیٖک چھُ اکھ آرٹ سِٹور یَتھ منٛز مُختٔلِف قٔسمَن ہِندۍ کَتریو بانہٕ چھِ یِوان بَناونہٕ یا واریاہ واریاہ باقٕے چیٖز چھِ تِم میٚژِ سۭتۍ بَناوان یِمن أسۍ کرال چھِ کٲشِر پٲٹھۍ وَنان تِمن چھُ اکھ اَصٕل قصب ییٚمہِ سۭتۍ تِم مُختٔلِف قٔسمَن ۂندۍ بانہٕ باقٕے چیٖز بناوان چھِ یِم سانہِ زِندگی منٛز ضروٗری چھےٚ تہٕ یِہوے اکھ آرت سِٹور چھُ یُس سَپلے چھُ کران واریاہ مُختلِف قٔسمہٕ کیٚو چیٖز یِم یِمو میٚژِ سۭتۍ بَنٲیِتھ کوِنٛدِ منٛز پَیان چھِ تہٕ تِہنٛز شیپ چھےٚ اکھ اَصٕل شیپ بَنان یُس نہٕ دٔر شیپ چھِ تِمَن تَمے سۭتۍ بَنان